ہَتھ دَہ ساس دَہ شیٚتھ دَہ کاہ ساس کاہ شیٚتھ کاہ اَکھ لچھ زٕتووُہ ساس ترٛےٚ ہَتھ ژۄوُہ پانٛژھ ہَتھ پٕنٛژٕ شےٚ ہَتھ شیٖتھ نَو شیٚتھ شیٹھ